ییٚتہِ بہٕ روزان چھَس ییٚتہِ چھِ اَسہِ اَکھ جاے اَکھ پارَک اَکھ سُہ چھُ مَطلب بَنٛڈپوٗرِس مَنٛز ماننہٕ یِوان مَشہوٗر پارَک اَکھ چھ سُہ تَتھ چھُ ناو نِشاط پارَک سُہ چھِ ییٖژاہ خوٗبصوٗرت تَتھ تور یِوان مطلب تور چھِ یِوان مطلب طرفاتو پٮ۪ٹھ مطلب سرینَگر اننت ناگ بارہمولہ ساروِیو جایو پٮ۪ٹھ چھِ تور یِوان سٲلَر سُہ چھُ مطلب سٹیٚپ وایِز بَنٲیِتھ گۄڈٕ اَکھ سِٹیٚپ تَتہِ بَنٲیِتھ پا پارَک تَتھ لٲگِتھ کُلۍ بیاکھ پارک پَتہٕ چھُ بیاکھ سِٹیٚپ تَتہِ یِتھَے کنۍ مطلب سٹیپ وایِز چھِ تَتھ کیٛاہ چھِ اَتھ وَنان کوٚل ہِش مطلب سُہ کوٚل ہِش آب ہیوٗ آسان سُہ چھِ واریاہ زیادٕ شاندار پارَک تور چھِ مَطلب کانٛہہ تہِ چی مَطلب یہِ اَسہِ زیادٕ پَہنَس یِم تَتھ أنٛدۍ پٔکۍ روزان چھِ لوٗکھ تِم چھِ شامٕچ چاے چٮ۪وان تٔتی تِم چھِ چاے نِوان توٗرۍ پَتہٕ چٮ۪وان تتی گوٚو مطلب بَڑٮ۪ن خٲطر بیٚیہِ چھِ تَتہِ آمٕتۍ آز لۄکٹٮ۪ن شُرٮ۪ن خٲطر جوٗلہٕ مطلب یِمَے گِندَن چیٖز آمٕتۍ شُرٮ۪ن لَگان شُرٮ۪ن خٲطر یُتھُے شام دِگَر وِگَر پَران چھِ تور چھِ سٲری شُرۍ گَژھان گِنٛدنہِ تَتہِ چھِ اَلگٕے لُطُف آسان تیوٗتاہ مَزٕ چھُ تَتہِ آسان تور مطلب ییٚلہِ تور اِنسان گژھان چھِ سکوٗن ہیوٗ چھُ مِلان اِنسانَس چھِ رِلیٖفا ہیوٗ مِلان مَطلب سُہ چھِ سٲنِس بَنڈپوٗرِس مَنٛز اَکھ بیٚسٹ جاے یوٚت أسۍ وِزِٹ کَران چھِ یُس اَسہِ واریاہ زیادٕ پَسنٛد چھُ